یُس مےٚ ووٚن کہِ گۄڈنیُک آرڈر چھِ مےٚ یِہٕے کوٚرمُت دوٗرٕے تہٕ دوٚیِم آرڈر تہِ اوس مےٚ دوٗرٕے کوٚرمُت تہٕ سُہ اوس واریاہ زیادٕ خوٗبصوٗرت تہٕ البتہ سُہ اوس تہٕ سُہ اوس واریاہ زیادٕ خوٗبصوٗرت تہٕ دوٚیِم آرڈر کَرے مےٚ کُلہِ یِمَن شُرٮ۪ن خٲطرٕ چیٖز تہٕ اَسہِ چھُ گَرَس منٛز کینٛہہ شُرۍ تٕمنٕے خٲطرٕ سیٹ اَکھ زٕ مگر تِم وٲتۍ نہٕ اَصٕل کینٛہہ نہ اوس تِمَن کالٹی اَصٕل نہ کَلَر تہٕ تِم چھٔلۍ گۄڈِ تہٕ تِمَن درٛاو سورُے کَلَر نٮ۪بَر